ہیلو اسلامُ علیکُم وعلیکُم سَلام جِناب ٹھیٖک چھِوٕ اَہَن حظ ٹھیٖک مےٚ بوٗز مےٚ بوٗزو یہِ تۄہہِ چھُو یہِ ماچھ واچھ کٕنُن آسان تُہۍ کیٛاہ چھُ تُہۍ کیٛاہ چھُو اَتھ ریٹھا وٮ۪ٹھا کَران اچھا نہ حظ مل اَسہِ ہسا پَرُس تہِ دۄن ترٛٮ۪ن اَسہِ بوٗز یِم چھِ اَتھ أڑۍ چھِ یِم کھَنٛڈ وَنٛڈ رَلاوَان یہِ چھُنہٕ آسان ہُہ کہِ اَسہِ سُہ اوس پَتہٕ لٔگِتھ گوٚمُت تُہۍ ؤنِو مےٚ اَکھ اَسہِ چھُ واریاہ نیُن اَسہِ چھُنہٕ مطلب کَم نیُن کیٚنٛہہ اَسہِ چھُ واریاہ زیادٕ تُلُن تُہۍ ؤنۍ تَو مےٚ اگر یہِ ڈاے ہَتھ گرٛام چھِ بوتَل آسَان تُہۍ کیٛاہ ریٹ کٔرِو تَتھ تہٕ تۄہہِ چھو اَسہِ حظ چھِ أسۍ چھِ یِمَن دُکاندارَن وَنہِ اَسہِ چھُ بیٚیہِ نٮ۪بر وٮ۪بَر سوزان اَسہِ چھُ یہِ مےٚ حظ چھُ یہِ اَکھ یہِ بَرادَر ییٚتہِ یہِ چھُ نٮ۪بر گژھان یہِ پھیٖر ویٖر کَرنہِ یہِ چھُ تَتہِ یِمَن یِم چھِنا یِم کَرَان تَتہِ ژھیٖر ویٖر یِم چھِ تَتہِ یِمَن نیٚبرِمن کٕنان تِم چھِ مطلب واریاہ خۄش گژھان اَسہِ چھُ کشمیٖرُک کانٛہہ چیٖز مِلان یِم چھِ واریاہ خۄش گژھان أسۍ حظ چھِ تور تہِ نِنۍ بیٚیہِ چھِ أسۍ دُکاندارَن تہِ ترٛاوَان اَمے اَسہِ چھُ تۄہہِ دیُن مطلب ہول سیل ریٹَس منٛز کیٛازِ أسۍ تہِ گژھو بَچِنۍ تۄہہِ تہِ گژھوٕ نہٕ اکھ نۄقصان گژھُن کینٛہہ اَسہِ تہِ چھُ مطلب اَسہِ تہِ گژھِ کینٛہہ

أسۍ چھِ ٹرٛیڈ تہِ کَرَان اَسہِ چھُ تَتھ خٲطرٕ یہِ أسۍ أسۍ چھِو پَتہٕ أسۍ چھِ أکِس گامَس بَسان تہٕ مطلب تور چھُنہٕ خۄدایَس کٕہٕینۍ گژھُن اَسہِ چھُ یہِ تَتہِ یہِ واریاہ مومبوٗد بیٚیہِ چھِ أسۍ مان ژٕ ییٚتہِ چھِ اَسہِ یِم شاپ کیٖپر زٕ ژور چھِ یِمن تہِ چھُ ترٛاوُن یِمن چھُ وۄتھانے اَصٕل تِم کیٛازِ گُجِرۍ چھِ زیادٕ ماچھ کھٮ۪وان تُہۍ دی زیو مےٚ یہِ نمبر تُہۍ تھٲے زیو ریٹ ویٹ کٔرِتھ اَتھ چھِ تقریٖبن زٕ ہَتھ بٲتلہٕ تُلنہِ اۭں اۭں اَسہِ چھُ بیٚیہِ واریاہ بیٚیہِ کیٛاہ چھُو تۄہہِ اَتھ چھُ شاپَس پٮ۪ٹھ کیٛاہ چھُو تۄہہِ بیٚیہِ آسان مطلب بیٚیہِ کیٛاہ چھُو تۄہہِ آسان کٔنُن بیٚیہِ چھُوا تۄہہِ کیٚنٛہہ آسان مطلب بیٚیہِ چھُوا تۄہہِ کیٚنٛہہ اَہَن حظ آ مےٚ چھُ یہِ تۄہہِ چھو پَتہ مےٚ چھُ یہِ اَکثَر اَکھ مطلب مےٚ چھُ تٔمِس سُہ چھُ ژھانڈان سُہ چھُ بیٚیہِ مطلب تٔمِس چھُ پرٛٮ۪تھ ؤری نِوَان پانٛژھ پانٛژھ دَہ دہ کِلوٗ تٔمِس تہِ آسہِ آسان بٲگراوُن چھُ یِمَن بَچَن وَچَن چھُ دِوَان مےٚ چھُ خاص کَر تٔمِس خٲطرٕ شِکایت گژھِ نہٕ یِنۍ کینٛہہ چلو ٹھیٖک چھُ تہٕ تیٚلہِ کٔرۍ زیٚو تُہۍ وَٹسیپَس پٮ۪ٹھ کَنٹیکٹ تہٕ تُہۍ سوٗزیٚو اَسہِ أسۍ سوزہو تۄہہِ یورے نَفر چلو ٹھیٖک چھُ تہٕ تُہۍ دی زیٚو یہِ پَنُن تۄہہِ چھُوا وَٹسایپ چلان ٲسۍ نَمبرَس ؤلِو تُہۍ کٔرۍ زیٚو تٔتھۍ پٮ۪ٹھ سینٛڈ تہٕ سوٗزیو چلو بِہِو رۄبَس حوال